السلامُ علیکُم یُس ایل پی جی گیس کَنَیٚکشَن چھُ یہِ چھُ وٲلڈَس مَنٛز پرٮ۪تھ أکِس جایہِ استعمال یِوان کَرنہٕ پرٮ۪تھ گَرَن مَنٛز چھُ یہِ ایل پی جی گیس استعمال گَژھان پَنُن غزا تیار کَرنہٕ خٲطرٕ چھُ ایل پی جی گیسُک اَکھ اہم رول یہِ اگر أسۍ اَز برونٛہہ پانژھ دَہ ؤری برونٹھ وُچھو یُس زَن تہِ ایل پی جی گیس اوس یہِ اوسٕے نہٕ کُنہِ مطلب یُس زَن بِروہِم زمانہٕ اوس تمہِ دۄہ اوس نہٕ اَسہِ پیٚوان یُس زَن ایل پی جی گیس چھُ اَمیُک اوس نہٕ تمہِ دۄہ مطلب سانٮ۪ن گَرَن اَندر ٲں کانٛہہ تہِ ذکِر یُس زَن تہِ اَسہِ مطلب کھٮ۪ن چھٮ۪ن اوس سانٮ۪ن گَرَن مَنٛز تیار گَژھان یِم سٲنۍ مطلب سٲنۍ پیٚرَنٹٕس یِم سٲنۍ مطلب نانۍ بٕڑۍ بَب اوس آسان مطلب تِہندِس وقتَس مَنٛز اگر أسۍ تمہِ دۄہٕچ کَتھ کَرو تِمَن اوس نہٕ پَیی یہِ کہِ گیس سِلیٚنڑر یہِ کیاہ چھُ تِم اوس پَنُن غذا تیار کَرنہٕ خٲطر ٲں یُس لٔکٕر چھِ تمیُک استعمال کَران یُس زَن مگر سُہ لٔکٕر ٲس مطلب تِمَن اوس تِمَن اوس نہٕ عادت گومُت وۄنۍ تٔمسٕے سۭتۍ پَنُن یہِ بَتہٕ سِیُن تیار کَرنہٕ خٲطرٕ یا کانٛہہ تہِ چیز اوس تیار آسان کَرُن تہٕ تِم ٲسۍ ٲں جنگلہٕ سُہ لٔکٕر ٲسۍ جنگلہٕ پٮ۪ٹھ تِم آنان تہٕ پَتہٕ ٲسۍ تِم تھاوان سۄ پَننٮ۪ن گَرَن اَندر مطلب سٲمِتھ تہٕ پَتہٕ ٲسۍ تِم پَنٕنۍ پَنُن کانٛہہ تہِ غزا تیار کَرنہٕ خٲطرٕ سۄ لٔکٕر یُس چھِ سُہ ٲسۍ تِم اِستعمال کَران یا لٔکٕر ہٕنٛز بخٲرۍ ٲسۍ آسان تَتھ مَنٛز ٲسۍ تِم تراوان سُہ زیُن وِیُن وغیرہ تہٕ پَتہٕ ٲسۍ تِمے سُہ پَتہٕ مطلب غزا تیار کَرنہٕ خٲطرٕ اِستعمال کَران یہِ ہسا اوس آسان اَکھ اوس مطلب تَمہِ وقتہٕ اوس مطلب ٲں اَکھ اوس زیُن پیٚوان ژھانڑُن تمہِ دۄہ پیٚوان اوس جَنگل گَژھُن یا بیٚیہِ کُنہِ جایہِ کُنہِ تہِ جایہِ اوس گَژھُن یُس اِنسان سُنٛد صحت اوس آسان سُہ اوس واریاہ زیادٕ مطلب یہِ نار زالنہٕ سۭتۍ یہِ کہِ تہٕ مطلب اوس واریاہ زیادٕ اِنسان سُنٛد صحت تہٕ تمہِ سۭتۍ بٮ۪مار گَژھان بیٚیہِ اگر نہٕ کُنہِ ساتہٕ آسہِ ہا زیُن وِیُن کِہیٖنۍ تہِ تہِ بِروہمِس زمانَس مَنٛز ٲس نہِ تیٖژاہ فیسَلٹیز تہِ کِہیٖنۍ تہِ پَتہٕ پَتہٕ تھاوہُون سُہ زیُن مطلب کُنہِ جایَن کُنہِ ساتہٕ اوس اچانک رود پیٚوان یا بیٚیہِ کیٚنٛہہ اوس گَژھان یُس زِیُن اوٚنمُت اوس آسان رَننہٕ مطلب رَننہٕ خٲطرٕ مطلب کانٛہہ تہِ چیز تیار کَرنہٕ خٲطرٕ اوس اوٚنمُت آسان کُنہِ ساتہٕ اچانک رود پیٚوان یا کیٚنٛہہ سُہ اوس سورٕے اودُر گَژھان پَتہٕ اوس سُہ سٲنۍ مطلب تِم نانۍ بٕڑۍ بَب ٲسۍ تِمَن اوس مطلب تِم نا یُس مطلب اَز برونٛہہ دَہ یا پَنداہ ؤری اگر أسۍ وُچھو یِم مطلب سانہِ تِم ماجہِ بٮ۪نہِ تِم ٲسۍ آسان تِمَن اوس مطلب واریاہ زیادٕ نۄقصان واریاہ زیادٕ اوس تِم مطلب مشکِل گَژھان پَتہٕ سُہ زالُن گۄڈٕ بیٚیہِ ٲسۍ تِم بٮ۪مار گَژھان یُس تمیُک سُہ دُہہ وُہہ وغیرہ سُہ اوس تِمَن بِچارٮ۪ن کَھسان نقوارٮ۪و کِنۍ یا بیٚیہِ پَتہٕ اوس بٮ۪مار گَژھان تِم تِمَن اوس اوس نہٕ صحت تہِ نہٕ تمہِ سۭتۍ ٹھیک روزان کِہیٖنۍ تہٕ وۄنۍ یِم یِمَن بانَن مَنٛز رَنان ٲسۍ یِم أسۍ رَننہٕ خٲطرٕ استعمال ٲسۍ کَران تِم ییٚلہِ تیار اوس گَژھان تَمہِ پَتہٕ ٲسۍ تِم بانہٕ واریاہ زیادٕ یِم دُہہ سۭتۍ خراب آسان گٔمتۍ تِمَن تہِ اوس پَتہٕ واریاہ زیادٕ محنت لگان سُہ صاف کَرنہٕ خٲطرٕ ٲں یِم بانہٕ ٲسۍ تِمَن صاف آسان کَرٕنۍ تَتھ ٲسۍ واریاہ زیادٕ محنت لَگان وۄنۍ وۄنۍ اگر گَرَم وَرَم آسہِ ہا تمہِ دۄہ اوس نہٕ تیٚوٗت باسان کِہیٖنۍ تہٕ اگر وَندٕ اوس آسان وَندَس مَنٛز اوس زیادٕ پَہَم یہِ بُخٲرۍ پیٚوان زالٕنۍ نار اوس پیٚوان زالُن سَردی ٲسۍ واریاہ زیادٕ آسان ہورٕ اوس تِمنٕے بانَن مَنٛز پیٚوان تَیار کَرُن تیار کٔرِتھ اوس پَتہٕ تِماے بانہٕ تُرنہِ آبہٕ تِژھ ٲس نہٕ آبٕچ فیسَلٹی تہِ نہٕ آسان کِہیٖنۍ توٛت آب آسہِ ہا آسان یا کیٚنٛہہ پَتہٕ ٲسۍ تِمے تٕرنہِ آبہٕ پیٚوان تِم بانہٕ صاف کَرٕنۍ یا کیٚنٛہہ یِم تِم ٲسۍ تِمَن ٲس واریاہ زیادٕ مطلب گَژھَن تِمو سۭتۍ واریاہ زیادٕ پرا پرابلِمز ٲس تِم تِمَن پیٚوان فیس کَرٕنۍ پَتہٕ یَنہٕ پٮ۪ٹھ یہِ ایٚل پی جی آو گیس آو تَنہٕ پٮ۪ٹھ بچاے وۄنۍ سورٕے کیٚنٛہہ اَکھ چھُ وۄنۍ کَم ٹَیمَس مَنٛز تیار تہِ گَژھان اِنسان ہیٚکہِ کُنہِ تہِ وقتہٕ مطلب اگر پوٚژھ اوس یِوان یا پوٚژھ تہِ یی گَرِ یا کُنہِ تہِ وَقتہٕ ہیٚکہِ اِنسان آرام سان تیار کٔرِتھ برونٛہہ ییٖتِس کالَس پوٚژھ اوس یِوان تٔمِس اوس گَنٹہٕ جورا پیٚوان پیارُن ییٖتِس ٹَیمَس اِنسان نار اوس زالان تہٕ پَتہٕ تیار گَژھہِ ہا تیٖتِس کالَس اوس سُہ تٔمِس پیارُن پیٚوَان وۄنۍ اگر اَز کانٛہہ تہَ کُنہِ تہِ جایہِ سٮ۪کَنڑَن مَنٛز چھُ وۄںی ہیٚکان أسی پَنُن یہِ کھٮ۪ن چٮ۪ن تیار کٔرِتھ یِمَن ایٚل پی جی گیس کَنٮ۪کشَنَن ذٔریعہ